واریاہ دَوا چھِ اَتہِ تِمہٕ یِم أسۍ ہٮ۪کان چھِ مٔلۍ أنِتھ واریاہ چھِ تِم تہِ یِم نہٕ أسۍ مٔلۍ چھِنہٕ ہٮ۪کان أنِتھ کِہیٖنۍ تہِ نہٕ یِم واریاہ کَم قۭمتَس پٮ۪ٹھ چھِ سُہ چھُ یِوان پٮ۪رَسٹٕمال چھُ یِوان یا چھاتہِ ہُنٛد دَوا چھُ یِوان زُکامُک دَوا چھُ یِوان سُہ چھِ أسۍ ہٮ۪کان مٔلۍ أنِتھ کانٛہہ چھُ دَوا سُہ آسان یُس نہٕ أسۍ مٔلۍ چھِ ہٮ۪کان أنِتھ کہِ سُہ چھُ آسان واریاہ قۭمتی آسان اَکہِ دۄہ اوس مےٚ بٔڑ بَب بٮ۪مار تٔمِس اوس سۄ یوٗریٖن پرٛابلَم پَتہٕ ٲس تٔمِس آسان وین ترٛٲیِتھ تٔمۍ گۄڈٕنٮ۪تھ گۄڈٕنٮ۪تھ ٲس تیٚمِس دَوا یِوان کَم پَتہٕ یُتھُے سُہ ہاسپِٹَلَس منٛز اٮ۪ڈمِٹ کوٚرُکھ تہٕ تَتہِ تہٕ یُس تیٚمِس علاج خٲطرٕ دَوا یُس اَسہِ یِوان اوس سُہ اوس یِوان واریاہ زیادٕ درٛوگ اَکھ اَکھ دَوا اوس یِوان لگ بگ پانٛژھ پانٛژھ شےٚ شےٚ ساس اوس یِوان سُہ دَوا تہٕ سٲنِس گامَس منٛز چھِ اَکھ ہٮ۪لٕتھ سٮ۪نٛٹَر سُہ چھُ اَسہِ دَوا دِوان مُفٕت مگر تَتہِ کُس دَوا چھُ اَسہِ ملان تَتہِ چھُ میلان یہِ لوکَل دَوا یُس کَلہٕ دٲدِس چھُ لَگان یا زُکامَس یا چھاتہِ چھِ لَگان دَوا سُہ چھُ تَتہِ ملان باقٕے یُس یہِ سارِ بَدَل کیٚنٛہہ اَگَر خۄداے رٔچھِن کیٚنٛہہ دود چھُ آسان واریاہ زیادٕ ہاٹ پرٛابلِم چھُ آسان کٮ۪نسَر چھُ آسان کٲنٛسہِ تمیُک دَوا چھُنہٕ ہٮ۪کان تَتہِ میٖدِتھ کِہیٖنۍ تہِ نہٕ تَتہِ چھُنہٕ آسان سُہ دَوا دٔستِیاب کِہیٖنۍ تہِ نہٕ سُہ چھُ پٮ۪وان مٔلۍ بازرٕ اَنُن نَتھَن یُس واریاہ زیادٕ درٛوگ چھُ یِوان تَتھ چھِ واتان پنٛژاہ ساس تہِ لَگنَس شیٹھ ساس تہِ لَگنَسَن تہٕ سُہ چھُنہٕ اَسہِ ہٮ۪کان سٮ۪نٛٹَر اَتہِ ہٮ۪لٕتھ سٮ۪نٛٹَر پٮ۪ٹھ أنِتھ کِہیٖنۍ تہِ نہٕ تَوَے یُس اٮ۪فاڈیبٕل یُس ہٮ۪کو أسۍ أنِتھ سُہ چھُ یِہوے لوکَل دَوا آسان یُس ہَتَس تانٮ۪تھ پانٛژھ ہَتھ یا ساسَس تانٮ۪تھ آسان چھِ سُہ چھِ أسۍ ہٮ۪کان أنِتھ البتہ ہُہ یُس پَنٛژاہ ساس دَہ ساس تٕرٛہ ساس ژَتجی ساس دَوا گژھان چھُ سُہ چھُنہٕ ہٮ۪کان أنِتھ یا کِہیٖنۍ تہِ نہٕ سُہ چھُ آسان واریاہ زیادٕ درٛوگ آسانَتھ کیٚنٛہہ چھِ آسان اِنسان وَ یِم واریاہ زیادٕ غریٖب چھِ آسان مَگر تِم ہٮ۪کن أنِتھ ہُہ کَم قۭمتُک دوا کانٛہہ چھُ آسان سُہ یُس أمیٖر آسہِ سُہ ہٮ۪کہِ أنِتھ یُس واریاہ زیادٕ درٛوگ دَوا چھُ آسان سُہ تہِ ہٮ۪کہِ سُہ موٚلہِ أنِتھ تِکیٛازِ تَوَے اَکھ اِنسان یُس چھُ ایٚمۍ خٲطرٕ یُس یہِ واریاہ زیادٕ درٛوگ چھُ أمۍ خٲطرٕ تہِ گژھان آسنہِ سِکیٖمہٕ تِمہٕ یَتھ منٛز اَکھ اِنسان ہٮ۪کہِ ہے پَتہٕ سُہ دَوا تہِ أنِتھ تِکیٛازِ یِم بٮ۪مارِ چھِ آز چھِ زیادٕ عام گٔمژٕ تہٕ اِنسان چھُ پَتہٕ ییٚلہِ نہٕ دَوا وَقتَس پٮ۪ٹھ بَنان چھِ کِہیٖنۍ تہِ نہٕ اِنسان چھُ ہٮ۪کان مٔرِتھ تہِ تَتھ منٛزَنَتھ تَوَے یُس یہِ زاروی کھۄتہٕ زٕ زیادٕ زیادٕ درٛوگ دَوا چھِ یہِ تہِ گَژھے ہٮ۪لٕتھ سٮ۪نٛٹَرَن پٮ۪ٹھ موٗجوٗد دٔستِیاب آسُن یُتھ نہٕ أکِس اِنسانَس أمۍ خٲطرٕ پیٚیہِ ہے پَریشٲنی تُلٕنۍ نٮ۪تھ کِہیٖنۍ تہِ نہٕ